ہیٚلو وعلیکُم سَلام ؤنِو حظ اَدٕ کیٚنٛہہ چھُنہٕ کھیٚیِو تُہۍ پیرسٹٕمال بیٚیہِ چیٚہوٗس تٔژ تٔژ ترٛیش پٮ۪ٹھٕ یُس تۄہہِ فرق گژھو تہٕ اگر نہٕ تیٚلہِ ییٖزیٚو صُبحن میٲنِس کٕلنِکَس پٮ۪ٹھ ٹھیٖک چھُنا صُبحن یِتھے بَجہِ تۄہہِ خۄش کَرو آ بَس دَہ صُبحَن تٔتی آسہٕ بہٕ مگر کیٚنٛہہ صُبحَن چلو